وعلیکُم سَلام ؤنِو حظ آ کیٚنٛہہ چھُ نہٕ مےٚ چھُ پَگاہ جُمعہ دۄہ چھُٹی تہٕ بہٕ دِمہٕ تَمےَ دۄہ نظر تِمَن کیٛاہ دٔلیٖل چھِ ہے کیٚنٛہہ نا حظ چھُ نہٕ بہٕ یمہٕ بہٕ دِمَکھ نظر اَدٕ سا اَدٕ